اَگر أسۍ وٕچھو یعنی کہِ اَگر اَسہِ آسہِ بِزنِس آسہِ ترٛاوُن یہِ چھِ ڈِپٮ۪نٛڈ کران بِزنِس چھےٚ اَسہِ لۄکُٹ ترٛاوُن بوٚڈ لۄکُٹ بِزںِس ہٮ۪کَو أسۍ یِتھۍ کٔنۍ تہِ کٔرِتھ أسۍ ہٮ۪کَو کَمٕے لۄکٕٹۍ باغ تہِ ہٮ۪تھ تِمَن باغَن منٛز کَرو أسۍ کَم اِنوٮ۪سمٮ۪نٛٹ کہِ تہٕ اَسہِ گژھِ کٲم اَسہِ گژھِ تِمَو سۭتۍ رِونِو جَنریٹ اَسہِ چھِنہٕ بٔڑۍ باغ ہیٚنۍ کیٚنٛہہ لۄکٹی باغاہ ہیٚتۍ دہَن وُہن ساسَن ہٕنٛدۍ اَسہِ چھِنہٕ زیادٕ پونٛسہٕ تہِ ضوٚرَتھ کیٚنٛہہ آسان تِمَن خٲطرٕ کیٚنٛہہ تہٕ اِنسان یوٚتام وٕچھ أکِس دۄن ؤریَن اوٚتام ہیٚچھِ سُہ کوٗتاہ کیٛاہ چھِ یا اَگر اِنسان کرِ کٲم کِریان دُکان ترٛاوِ کَمنٕے پونٛسَن ترٛاوِ سُہ تہِ ہیٚکہِ یعنی کہِ یِم چیٖز کٔرِتھ بیٚیہِ چھُ آسان واریاہ فارمٮ۪لٹیٖز کاغز چھِ آسان بَناوٕنۍ یعنی کہِ دُکان خٲطرٕ اَمہِ خٲطرٕ گژھِ آسان ریٚجِسٹرٛیشَن چھِ کرٕنۍ دُکان چھُ مےٚ کہِ یِم چیٖز چھِ واریاہ پٮ۪وان آز ضٔروٗری کَرٕںی دَفترَن منٛز چھُے پٮ۪وان گژھٕنی ریٚجِسٹرٛیشَن چھِ پٮ۪وان کَرٕنۍ اکھ فارمٮ۪لٹی چھِ پٮ۪وان ضٔروٗری کَرٕنۍ أکِس دُکان ترٛاونہٕ خٲطرٕ باقٕے چھِ اَسہِ پانَس تام اَگر اَسہِ لۄکُٹ کاربار آسہِ ترٛاوُن اَسہِ چھِ کَمٕے پونٛسہٕ ضوٚرَتھ اَگر بوٚڈ کاروبار آسہِ ترٛاوُن تیٚلہِ چھِ اَسہِ واریاہ پونٛسہٕ ضوٚرتھ آسان بِزنِس کرنہٕ خٲطرٕ